أزکہِ دۄہ یعنی کہِ زٕ شیٚے زٕ ساس تہٕ ترٛیٛۄ وُہ یُس چیٖز مےٚ تُہنٛدِ ریٚسٹورنٹہٕ پٮ۪ٹھہٕ آرڈر اوس کوٚرمُت یہِ چھُنہٕ سُہ چیٖز کیٚنٛہہ کیٛازکہِ مےٚ اوس کوٚرمُت آرڈر پیٖزا ییٚتہِ چھِ وٲتۍ متۍ موموز بہٕ چھَس تۄہہِ وۄنۍ رِکیٛوسٹہٕ کران بہٕ چھَس تۄہہِ مودبانہ گُزٲرِش کران مےٚ سوٗزِو سُے چیٖز یُس مےٚ آرڈر چھُ کوٚرمُت مگر مےٚ مہٕ کھٲڑِو کانٚہہ تیِ چارٕج یعنی کہِ یہِ چھِ تُہنٛز غلطی یہِ چھَنہٕ سٲنۍ غلطی کیٚنٛہہ اِس لیے مےٚ سوٗزٕو سُے آرڈر یُس مےٚ کوٚرمُت چھُ نَہ کہِ سوٗزہُم یہِ یُس نہٕ مےٚ کوٚرمُت چھُ کیٚنٛہہ